ہِنٛدوستانَس منٛز اِمپاٹَنٛٹہٕ مطلب خوٚصوٗصی لینٛڈ مارکٕس چھِ تاج محل بیٚیہِ چھُ تاج محل چھُ ریٚڈ فورٹ چھُ یَتھ کٲشِرۍ پٲٹھۍ لال قِلعہٕ وَنان چھِ یا کَشمیٖرَس منٛز اِمپاٹَنٛٹہٕ مطلب خوٚصوٗص لینٛڈ مارٕک چھِ ڈَل گیٹ چھُ شالمٲر باغ چھُ نِشاط باغ چھُ یونیوَرسٹی چھِ درگاہ چھُ ہٲروَن چھُ گُلمرگ چھُ سۄنہٕ مَرگ چھُ بال تَل چھُ اَمرناتھ یاترا چھُ بیٚیہِ واریاہ جایہِ چھِ تِم یِم ہِنٛدوستانَس منٛز ٹیوٗرِسٹہٕ اَٹریٚکشَن تہِ چھِ یَتھ منٛز کَشمیٖر تہِ چھُ اَکھ بوٚڈ بارٕ اہم جاے یور ساسہٕ بٔدی ٹیوٗرِسٹہٕ ہر ؤری پَنُن سفر کران چھِ یا چھُ کیرلا چھُ مہاراشٹرا چھُ یِم چھِ ہِنٛدوستانَس منٛز ٹیوٗرِسٹہٕ جایہِ یا شملہٕ چھُ یُس اکھ مطلب بوٚڈ بارٕ اِنسانَن پنٕنٮ۪و اَتھو بَنوومُت ہِل ٹاپ مطلب پہاڑٕ چھُ یورٕ ہر ؤرۍیہِ ساس بٔدۍ سیاح یِوان چھِ رِیاستی تہِ تہٕ بیروٗنی مُلکو پٮ۪ٹھ تہِ چھِ اور لَچھِ بٔدی سیاح یِوان ہِماچَل پردیشَس منٛز تہِ چھِ واریاہ ٹیوٗرِسٹہٕ گژھان اِنٛڈیاہَس منٛز چھُ میجَر ٹیٛوٗرِسٹہٕ مطلب خصوٗصی ٹیٛوٗرِسٹہٕ جاے چھِ ہِماچَل پَردیش سِکِم چھُ منالی چھُ کَشمیٖر چھُ راجِستان چھُ کیرلا چھُ اَنڈومان نِکوبار چھُ یا گووا چھُ ییٚتہِ واریاہ بیٖچ چھِ یور مطلب باقیو مُلکو پٮ۪ٹھٕ واریاہ زیادٕ ٹیوٗرِسٹہٕ یِوان چھِ تہٕ اَسہِ پَزَن یِمہٕ ٹیوٗرِسٹہٕ جایہِ صاف سُتھرٕ تھاوٕنۍ تہٕ پَزَن نہٕ اَسہِ یِمہٕ آلوٗدٕ کَرٕنۍ کیوں کہِ یِم عام طور چھِ یِوان وُچھنہٕ کہِ اِنسان چھُ بےٚغرض یِمَن ٹیوٗرِسٹہٕ جایَن کُن تہٕ ییٚتی کھٮ۪وان تٔتتھٕے دِوان چھِ دٲرِتھ یُس نہٕ اَسہِ کُنہِ تہِ صوٗرتَس منٛز پَزِ کَرُن کیٚنٛہہ اَسہِ پَزَن یِمہٕ ٹیوٗرِسٹہٕ جایہِ واریاہ صاف سُتھرٕ تھاوٕنۍ تہٕ بہٕ چھُس ہر کٲنٛسہِ نِش یِہَے اُمید تھاوان کہِ یِم تھاوان یِم ٹیوٗرِسٹہٕ جایہِ صاف سُتھرٕ